اگر أسۍ وٕچھو ٹٮ۪کنالجی سۭتۍ آو سُمال بِزنِسن واریاہ زیادٕ فٲیِدٕ اگر أسۍ دُکاندارس أکِس کُن نظر ترٛاوو کانٛہہ نفر اوس أمِس گژھان اوسُس دپان مےٚ دِ فلٲنۍ چیٖز چیٖز رٔٹِتھ اوس سُہ نفر أمِس دپان مےٚ نسا چھُے ؤنکیٚس چندس منٛز پۄنٛسہٕ اٮ۪ویلیبٕل کہیٖنۍ تہٕ نٔتیٖجہِ اوس نیران أمِس دُکاندار بٲیِس اوس گژھان وۄضُم یعنی اُدہار اوس أمِس گژھان زیادٕ مگر ٹٮ۪کنالجی ہٕنٛدِس دورس منٛز ہٮ۪کہِ نہٕ کانٛہہ نفر ؤنکیٚس ؤنِتھ مےٚ چھنہٕ پۄنٛسہِ اٮ۪ویلیبٕل چندس کینٛہہ تِکیٛازِ ؤنکیٚس چھُ آسان موبایل سۭتۍ ییٚلہِ موبایل سۭتۍ چھُ آسان تہٕ أسۍ ہٮ۪کو ؤنِتھ أمِس چھُ آسان پنُن بیٚنٛک اکاونٹ تہِ سۭتی گوٚو اگر کینٛہہ یہِ چیٖز نِیہِ یہِ ہٮ۪کہِ ؤنکیٚس ایٖزیٖلی آن لایِن پے مینٹ کٔرتھ واریاہ ایپٕس چھِ یِوان لایِک اٮ۪م پے چھ یِوان فون پے چھِ یِوان گوٗگٕل پے چھِ یِوان یِم بار کوڈ سکین کٔرتھ یا سیٚودُے ڈایرٮ۪کٹ پے مینٹ چھِ ہٮ۪کان کٔرتھ گوٚو امہِ ٹٮ۪کنالجی سۭتۍ آو أمِس دُکاندار بٲیِس تہِ فٲیِدٕ یِتھٕے کٔنۍ ہٮ۪کو أسۍ ؤنِتھ یُس بیٛاکھ ؤنکیٚس نٔو ٹٮ۪کنالجی چھِ ؤنکیٚس چھِ ہٮ۪کان مشیٖن دۄدُک فیٹ کنٹیٚنٹ چیٚک کٔرتھ گوٚو اگر اوٚتانۍ سٲنِس دۄدٕ کِلوٗ وَس پٕنٛژٕ رۄپیہِ شیٚتوُہ رۄپیہِ یِوان آسہٕ مگر أسۍ ٲسۍ نہٕ ہٮ۪کان فیٹ کنٹیٚنٹ تمہِ ساتہٕ چیٚک کٔرتھ کینٛہہ مگر ووٚنکیس اگر أسۍ تمہِ ساتہٕ گوٗرِس آبٕے یوت تہِ پُشراوہو تٔمِس اوس أچھ ٹُوِتھ قبوٗل کرُن تِکیٛازِ رنٛگ اوس اتھ سفید تہٕ لہذا کٔرتھ اوس یہِ تٔمِس نِش دۄد مُجرہ کوٗتاہ پیور دۄد اوس یہِ آسان سُہ ہوکھ نہٕ سُہ ہٮ۪کہِ ہا نہٕ یہِ جج کٔرتھ کینٛہہ لہذا کٔرتھ ؤنکیٚس چھِ أسۍ گژھان گوٗرِس نِش سُہ چھُ لاگان تتھ میٖٹر سُہ چھُ امیُک فیٹ کنٹیٚنٹ چیٚک کٔرتھ قۭمتھ دِوان گوٚو اگر أسۍ وٕچھو ؤنکیٚس چھِ یُس أمِس دۄدُک قۭمت چھُ پٮ۪وان سُہ چھُ تٔمِس معیٲری پٮ۪وان تِکیٛازِ سُہ چھ گۄڈنٮ۪تھ وٕچھان امِچ کالٹی کالٹی کیٛاہ چھِ گوٚو امہِ سۭتۍ آو دۄنوٕنی فٲیدٕ ہُمِس چھِ پۄنٛسہِ علاوٕ یِوان تہٕ دۄد صاف بنان یُس سُہ دۄد یژھان چھُ رٹُن آسان یِتھٕے کٔنۍ وٕچھو أسۍ بیٛاکھ جنجٹ روٗز نہٕ یِمن کینٛہہ تِکیٛازِ ییٚلہِ یِم پۄنٛسہٕ ٲسۍ رٹان کیشس منٛز ٲسۍ رٹان یِم اوس پتتہٕ پٮ۪وان یہِ کیش کرُن ڈپازِٹ بیٚنٛکس منٛز ؤنکیٚس چھُ ڈایرٮ۪کٹلی آن لایِن پے مینٹ گژھان سُہ پۄنٛسہِ چھُ ڈایرٮ۪کٹلی گژھان یِہںٛدِس بیٚنٛک اکاونٹس منٛز گوٚو یِمن چھُنہٕ پٮ۪وان بیٚنٛکس پٮ۪ٹھ گژھنٕچ ضروٗرَت کہیٖنۍ یِتھٕے کٔنۍ ہٮ۪کو أسۍ ؤنِتھ بیٛاکھ چیٖز ٹٮ۪کنالجی سۭتۍ کیٛاہ فٲیِدٕ آو یِم ٲسۍ یِمن اوس پٮ۪وان اگر کانٛہہ بوٚڈ پہم یِمن نوٹ پِلنایہِ ہا یِمن اوس پٮ۪وان پتہٕ پھُٹووٹ ژھانڈُن گوٚو یِم ٲسۍ دۄہس منٛز گژھان واریاہِ پھرِ پریشان پھُٹووٹہٕ باپتھ سُہ ٹٮ۪نشن تہِ روٗد نہٕ یِمن کیںٛہہ آن لایِن پے مینٹ سُہ ہٮ۪کہِ ڈایرٮ۪کٹلی کٔرتھ تیٖژاہان اٮ۪ماونٹ کۭژاہان چھِ أمِس ترٛاوٕنۍ أمِس تہٕ یہِ ہٮ۪کہِ ڈایرٮ۪کٹلی سۄ ہان أمِس پے مینٹ کٔرتھ آن لایِن گوٚو أمِس روٗد نہٕ یہِ پھُٹووٹُک ٹٮ۪نشن تہِ کینٛہہ یِتھے کٔنۍ ہٮ۪کہِ ٹٮ۪کنالجی ہٕنٛدِس یوٗزس منٛز أنِتھ یہِ یہِ ہٮ۪کہِ ڈفرنٹ چیٖز ڈیلور کرنٲوِتھ آن لایِن آرڈر ذٔریعہٕ گوٚو ٹٮ۪کنالجی کٔر نہٕ یِمن واریاہ ہٮ۪لٕپ یِمن سُمال بِزنسن تہٕ گرو کرنس منٛزلہذا کٔرتھ ٹٮ۪کنالجی سۭتۍ ہسا گوٚو یُس یہِ سُمال بِزنسٕز ایز ویل ایز یِم لارٕج بِزنسٕز یِمو ہسا کٔر زبردست گروتھ